سٲنِس علاقَس منٛز چھِ ٲسۍ مٕتۍ واریاہ کیٚنٛہہ تِم گرٛیٹ لیٖڈٲرٕس یا مطلب أسۍ وَنہوکھ تِم خۄجہِ چھِ ٲسۍ مٕتۍ خاص کَر سٲنِس گامَس منٛز چھُ اوسمُت خۄجہِ یُس واریاہ زیادٕ مشہوٗر چھُ اوسمُت اَتھ سٲنِس علاقَس منٛز تٔمِس نِش چھِ دوٗرِ دوٗرِ پٮ۪ٹھ ٲسۍ مٕتۍ لوٗکھ یِوان اِوٕن اَگر اگر زَنہٕ کانٛہہ نیٚبرٕ پٮ۪ٹھ تہِ چھُ اوسمُت یِوان سُہ چھُ اوسمُت گۄڈٕنٮ۪تھ واتان أمۍ سٕے خۄجہِ سُنٛد گَرٕ یُس زَن بَسان چھِ أتۍتھٕے سٲنِس گامَس منٛز دَپان تٔمِس چھُ اوسمُت اَتھ پَنُن یۄس تٔمِس یہِ محل خان چھُ اوسمُت تٔمِس چھُ اَتھ پٔتۍ کِنۍ بوٚڈ اَکھ سَہَن اوسمُت تہٕ تَتھ پٮ۪ٹھ چھِ ٲسۍ مٕتۍ آسان لوٗکھ یِوان دوٗرِ پٮ۪ٹھٕ گُرٮ۪ن پٮ۪ٹھ ٲسۍ مٕتۍ یِوان تھاوان پٔتۍ کِنۍ تٔتھۍ سَہنَس منٛز تہٕ یِوان چھِ ٲسۍ مٕتۍ أمِس خۄجَس نِش مےٚ چھُ یہِ بوٗزمُت پَنٕنِس مٲلِس نِش یا باقٕیَن پنٕنہِ پنٕنٮ۪ن رِشتہٕ دار بُزَرگَن نِش یِم وَنان چھِ أمۍ سٕنٛز مشہوٗریَت کیٛاہ ٲسۍ تہٕ أمۍ سٕنٛدے وَجہ سۭتۍ أسۍ باقٕے تہِ یور یِوان اَگَرے گامَس منٛز کیٚنٛہہ تہِ ضروٗرت آسہِ ہے تہٕ سُہ ٲسۍ أمِس خۄجہِ سٕنٛدِ وَجہ سۭتۍ پوٗرٕ کَران سٲنِس اَتھ علاقَس منٛز ییٚلہِ تہِ یہِ کُنہِ کِنۍ چھُ اوسمُت نیران لوٗکھ چھِ ٲسۍ مٕتۍ أمِس بُتھِ نیران تہٕ کَران اِستٮ۪قبال أمۍسٕے خۄجَس یُس اَتہِ اوسمُت چھُ أمۍ سٕنٛز أمۍ سٕنٛدۍ سۭتۍ چھِ واریاہ زیادٕ سۄ رِچ ہِسٹرٛی سٲنِس علاقَس منٛز أمۍسٕے خۄجہِ سٕنٛدۍ سۭتۍ یہِ چھُ سُے خۄجہِ ییٚمِس مُتعلِق اوس زَن مےٚ بوٗزمُت چھُ پَنٕنِس پَنٕنٮ۪ن جَدو اَجدادَن نِش پَنٕنِس مٲلِس نِش پَنٕنٮ۪ن ہَمساے بُزَرگَن نِش تہٕ أمۍ سٕنٛدے سۭتۍ چھِ یۄس سٲنۍ علاقٕچ سۄ چھےٚ رِچ ہِسٹری أمۍ سٕنٛدے سۭتۍ سٲری چھِ زانان اَتھ علاقَس تَمے سۭتۍ کہِ یہِ چھا سُے عَلاقہٕ ییٚتہِ زَن سُہ خۄجہِ اوس روزان اور چھِ أسۍمٕتۍ أمِس نِش بٔڈۍ بجہِ بجہِ شخصِیٔژ یِوان أمِس خۄجس نِشن تہٕ وُنکٮ۪س تہِ زَن یُس دیُت چھُ سُہ چھُ امہِ سۭتۍ خۄجہِ سُنٛد دیُت ہِندوستانچو مُختٔلِف جایو پٮ۪ٹھ چھُ اور یِوان شوٗٹ کَرنہٕ یُس تٔمۍ سُنٛد زَن سُہ مَحل خان اوس تَتھ نِش سُہ چھُ پرٛٲنِس طرزَس منٛز بَنٲوِتھ تَمے موٗجوٗب چھِ واریاہ زیادٕ یِوان اور فِلمو خٲطرٕ شوٗٹ کَرنہِ ڈرٛامہو خٲطرٕ شوٗٹ کَرنہِ سانٛگو خٲطرٕ شوٗٹ کَرنہِ تہٕ تِتھٕے کٔنی چھِ اَمہِ جایہِ ہٕنٛز مَشہوٗریَت وُنہِ تہِ تٔمۍ سٕے خۄجہِ سٕنٛدِ وَجہ سۭتۍ گَژھان تہٕ کیٚنٛہہ چھِ یِوان وُچھنہِ أسۍ وُچھو یہِ خۄجہِ کَتٮ۪ن چھُ اوسمُت بیٚہوان